ہیٚلو اسلام علیکُم تُہۍ چھِو حظ ساحِل کیب سٹور پٮ۪ٹھ اَسہِ کَرے اوترٕ حظ تُہنٛدِ سٹورٕچ حظ کیب اَکھ بُک حظ آز برونٛٹھ لگ بگ حظ گٔے دَہ وُہ دَہ گٔے تَن حظ اَسہِ کَرے کیب حظ بُک پہلگام خٲطرٕ حظ فرام پُلواما ٹُو پہلگام حظ اَسہِ آیو تَتھ کیبہِ منٛز حظ واریاہ سفر کرنَس واریاہ مَزٕ تہٕ بیٚیہِ یُس تَمیُک حظ یُس ڈرایوَر تَمیُک اوس حظ تہٕ سُہ اوس واریاہ کاپریٹِو حظ واریاہ ہیلٕپ فُل اوس تٔمۍ کوٚر واریاہ مدد حظ أسۍ تٔمۍ بَنو سون سفر حظ واریاہ آسان تٔمۍ دیُت ٹایم تہِ حظ برابر ٹایم دیُت تٔمۍ حظ لِمٹِڈ ٹایم یوٗتاہ لگان اوس اَسہِ پَہلگام تام تٔمۍ دیُت برابر حظ تیوٗتاہ ٹایِم حظ تہٕ بیٚیہِ کٔر تم کٲم حظ سُہ پلزیٚو اَسہِ حظ یہِ ہَسا یہِ سِٹاٹس بیگ ویگ حظ کھالنس اَتھ منٛز کیبہِ منٛز پَتہٕ آنلوڈ کرنَس حظ تہٕ اَسہِ ٲس ونۍ کَرنۍ حظ بیٚیہِ سۄے حظ سۄے کیب گٔژھ اَسہِ سۄے اکھ حظ یَتھ سُہ ڈرایوَر چھُ حظ اَسہِ اوس سۄے کیب حظ ضوٚرَتھ پٔرہیٚپس اوس کیب نمبر حظ جے کے ٹوٗ وَن تھری وَن تھری پٔرہٮ۪پٕس ایل ٹی یُتھُے نمبر اوس حظ اَمے نمبرٕچ کیب ٲسۍ حظ تہٕ اَسہِ سوٗزۍ تو سۄے حظ بیٚیہِ اَسہِ چھِ حظ ٹیوٗر سۄنہٕ مرٕگ حظ چھِ ونۍ اَسہِ حظ ٹیوٗر سرینگر ٹُو سۄنہٕ مرٕگ حظ تہٕ تُہۍ ؤنۍ تو حظ تۄہہِ اَسہِ کَر یہِ مِلہِ حظ ڈیٹ تہٕ اَسہِ کَر اَسہِ لگ بگ حظ اکھ زٕ دۄہ گٔژھِتھ چھ اَسہِ پٕلان حظ آز چھِ از حظ سیٹرڈے مَنڈے دۄہ چھُ اَسہِ پٕلان حظ مَنڈے آفٹَررنوٗنَس منٛز تُہۍ ؤنتو حظ اَسہِ گژھیہ سۄ کیب گژھیہ پاسبل اَسہ خٲطرٕ حظ تیٚلہِ کَرو أسۍ بُک حظ یہِ حظ گژھِ بُک اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک چھُ ٹھیٖک چھُ حظ تُہۍ کٔرِو کٲم حظ تُہۍ تھٲیِو سۄ بُک حظ کٔرِتھ یہ ہَسا یہِ سۄ کیب حظ سانہِ خٲطرٕ تہٕ أسۍ چھِ پَسیٚنجَر حظ أسۍ چھِ پَسسنجَر ترٛےٚ پَسَنجَر چھِ أسۍ حظ آ اَسہِ چھِ پَننی حظ فیملی چھِ اَسہِ اَسہِ یہِ پَننے فیملی چھِ اَسہِ گَرِچ حظ تہٕ بیٚیہِ ؤنۍ تو اسہِ یہِ ہَسا یہِ اَسہِ کیاہ فیرٕ کیاہ چھِ اَسہ اَسہِ کیاہ چھِ پیمینٛٹ حظ کَرٕنۍ یہِ ہَسا یہِ فرٛام سرینگر ٹُو سۄنہٕ مَرگ تہٕ بیٚیہِ واپَس حظ پَتہٕ سۄنہٕ مَرگ ٹُو سرینَگر حظ واپَس پٔتمہِ لٹہِ کَرے اَسہِ فیر حظ اَسہِ کَرے پٔتمہِ لٹہِ حظ یہِ وَن تھاوزَنٛڈ کَریو اسہ پھیرٕ حظ پٔتمہِ لٹہِ ٹُو اینٛڈ فرو وَس منٛز حظ اور واپس حظ سرینگر ٹُو پُلوامہ ٹُو پہلگام تہٕ پہلگام ٹُو واپَس پُلوامہ ونۍ ؤنۍ تو حظ اَتھ چھِ ڈِسٹنس لگ بگ سیم اَسہِ ؤنۍ تَو حظ اَسہِ کیٛاہ چھُ پے کَرُن حظ حظ اَتھ سرینگر ٹو سۄنہٕ مَرگ تہ سۄنہٕ مَرگ ٹُو واپَس حظ یہِ چھُ دۄہَس پٮ۪ٹھٕے حظ ٹیوٗر دۄہَس منٛزے حظ چھُ اَسہِ واپَس یُن حظ تہ تُہۍ ؤنۍ تو کوتاہ چھِ کَرُن کیٛاہ چھُ کَرُن حظ اَسہِ تہٕ اَسہِ چھ پیمٚنٛٹ کَرٕنۍ یہِ سی او ڈی مطلب اَسہِ چھ کیش دیُن حظ تَمے ساتہٕ حظ یہ ہسا یہِ پرٛٮ۪کٹِکَل برونٛٹھ کنے دیُن کیش حظ کِنہٕ اَسہِ چھِ آنلاین پیمٮ۪نٛٹ کَرٕنۍ حظ چلو ٹھیٖک حظ چھُ أسۍ اَتھ سۭتۍ کَرو تٔتھے حظ أسۍ دِمو تۄہہِ ہاڑ کیشی حظ تہٕ گوٚو کیب تھٲیِو تُہۍ بُک حظ کٔرِتھ باہ بَجے بٲگۍ واتو أسۍ یہِ ہسا یہِ ٹی آر سی سرینگر حظ اَدٕ چلو ٹھیٖک حظ چھُ اَدٕ حظ چلو چلو چلو ٹھیٖک حظ ٹھیٖک حظ چھُ اد حظ اسلام علیکُم